ہیلو السلامُ علیکُم سَر آ سَر تُہی چھُو حظ اٮ۪ل ڈی ہاسپِٹل پٮ۪ٹھ سَر آ مُنظر چھُس اٮ۪کچُلی چھُ نا مےٚ پیشٮ۪نٛٹ ییٚتہِ ہاسپِٹل تہٕ وۄنۍ کریو ڈاکٹرو ڈِسچارج رِکَمٮ۪نٛڈ تِمو نی فایل مگر سَر اَسہِ چھُنہٕ پرٛوپَر پرٛوسیٖجَر پَے ڈِسچارج کِتھ پٲٹھۍ کیٛاہ چیٖز بَنن تہٕ بیٚیہِ ؤنِو اَسہِ تھوڑا بہت ڈِٹیلٕز کیٛاہ چھِ اَسہِ وۄنۍ فٔردَر کَرُن اٮ۪مبولٮ۪نٕس کَتتھٮ۪س میلہِ کیٛاہ چیٖز آ سَر صحیح

اہن حظ سَر

صحیح صحیح اہن حظ

سَر اگر حظ مےٚ ہٮ۪لپٕچ ضوٚرتھ پے تہٕ تُہۍ ہیٚکِوٕ ہٮ۪لٕپ اَتھ رِلیٹٕڈ کٔرِتھ آ بیٚیہِ ؤنِو مےٚ تُہۍ سَر یہِ چلو چلو شُکریہ شُکریہ اگر مےٚ بیٚیہِ کینہہ باسیو بہٕ کَرو تۄہہِ کال چھُ نا ٹھیٖک تھینکیوٗ سو مَچ